اَسَلامُ علیکُم تُہۍ چھِو حظ کَشمیٖر ٹرٛانَسپوٹ کَمپٔنی پٮ۪ٹھ مےٚ حظ کَرے تُہٕنٛدِ کَمپٔنی ہٕنٛز ٹیٚکسی بُک اَیَرپورٹ خٲطرٕ اَکھ آو سُہ لیٹ تہٕ پَتہٕ واتنوونَس نہٕ ٹایمَس پٮ۪ٹھ کیٚنٛہہ ییٚمہِ سۭتۍ مےٚ ٹرٛے ییٚمہِ سۭتۍ مےٚ فلایٹ گٔے ڈِلیے بہٕ چھُسو تۄہہِ رِکویٚسٹ کران کہِ تُہۍ سو دِیو مےٚ پون پنٕنۍ پۅنٛسہٕ واپس اگر نہٕ تۄہہِ پۅنٛسہٕ واپس دِتۍ وٕ بہٕ ہسا کرہو تۄہہِ کورٹس منٛز چالان پیش بہٕ وَنَکھ یَِژھ کَمپٔنی چھِ یِم ہَسا چھِ دھوکہٕ تہِ کَران تُہۍ ہَسا چھُو دھوکہٕ دِوان تۄہہِ چھُو نہٕ کانٛہہ سٔروِس ایٚویلیبُل اَصٕل پٲٹھۍ کِہیٖنٛۍ آ تٔمۍ نسا تٔمۍ واتنووُس نہٕ بہٕ گۄڈٕنٮ۪تھ آو سُہ ڈِلیے پنٛداہ مِنَٹ آو سُہ ژیٖرۍ پَتہٕ کٔرٕن کٲم پَتہٕ ووٚنُن ہے ٹرٛیفِک جام اوس کیٛاہتانۍ اوس کیٛاہتانۍ اوس تہٕ واتنوونَس نہٕ ٹایمَس پٮ۪ٹھ کِہیٖنٛۍ ییٚمہِ سۭتۍ مےٚ ڈِلیے گٔے پَنٕنۍ فُلایٹ مےٚ ہَسا گوٚو نۄقصان دَہ ساس رۄپیہِ کانٛہہ خیالا چھُو نہٕ تۄہہِ کِہیٖنٛۍ تُہٕنٛز کَمپٔنی چھِ ؤرٕسٹ کَمپٔنی